مےٚ کوٚر اوترٕ پروڈٮ۪کٹ اکھ آڈر دَ مومٕز کو مےٚ باسیو سُہ واریاہ زیادٕ اصل تمہِ سۭتۍ چھِ سِکِن روزان واریاہ اصل تمہِ سۭتۍ چھِ ژم روزان واریاہ اصل تمہِ سۭتۍ چھِ ژم دِوان گلو تمہِ سۭتۍ چھنہٕ دانہٕ روزان کہیٖنۍ نہٕ تمہِ سۭتۍ چھِ خۄشکی تہِ گژھان دوٗر تمہِ سۭتۍ چھِ ژم روزان نرم اگرے مےٚ بیٚکِس آسہِ راے دِنۍ بہٕ دِمہٕ تٔمِس راے یہِ پروڈٮ۪کٹ چھُ واریاہ اصل مےٚ باسیو سُہ پروڈٮ۪کٹ واریاہ اصل تہٕ مےٚ گوٚو سُہ پروڈٮ۪کٹ واریاہ زیادٕ خۄش تہِ